اَسلامُ علیکُم ٹھیٖک چھُوا اَوا ٹھیٖک پٲٹھۍ تھَیاوا مےٚ سوٗٹ تَیار کیٛازِ اچھا ادٕ تۄہے مےٚ ووٚنوٕ آ ترٛٲیوٗ تۄہہِ تَمہِ ساتہٕ دوٚپُہ ٹھیٖک چھُ تۄہہِ ووٚنوُ نہ مےٚ مےٚ چھُ گژھُن اور تیٚلہِ ؤنۍزِہو تُہۍ اوترَے مےٚ گژھِ نہٕ پاسِبلٕے تہٕ تے چھُ پوٚز سارنی چھِ مَجبوٗری آسان مگر وۄنۍ میون تہِ سوٗنٛچزِہَو تُہۍ تۄہے مےٚ اوترَے وَنیاوٕ ییٚلہِ تۄہہِ گَژھِوٕ پاسِبٕل تہٕ تیٚلہِ ؤنِو تۄہہِ نہ وۄنۍ چھُو مےٚ صُبسٕے گژھُن مےٚ ٲس پَے تۄہہِ آسوٕ تھومُت تَیار مگر مےٚ چھُ پَگٕے ضروٗرتھ وۄنۍ بہٕ تہِ کیٛاہ کَرٕ تیٚلہِ تہِ ؤنۍزِہَو تُہۍ اوترَے نہ مےٚ گَژھی نہٕ پاسبٕل تۄہَے پَے چھو تۄہے مےٚ تَمہِ ساتہٕ ووٚنوُ تُلِو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ تھٲیِو وۄنۍ آرام سان تہٕ ؤلِو پَتہٕ اَنہِ تیٚلہِ گَریُک کانٛہہ تہٕ یا یِمہٕ بہٕ پَتہٕ پانہٕ تُلِو بِہِو